سلام وعلیکُم طاریٖق صٲب چھُو حظ تُہۍ چھُنہٕ حظ بانٛڈی پورہ پٮ۪ٹھٕ آ بَس چھِو نا شاید تُہۍ چَلاوان بَس ویٖڈیو کوچ آ اَسہِ حظ اوس یور اَشہٕ مُقام تام اوس اَسہِ گژھُن أسۍ تہِ حظ چھِ ییٚتی ڈِسٹِرٛکَس سۭتۍ یِوان اَسہِ رَچے ییٚتہِ ہَمسایَس اکھ نَمبَر تہٕ أمۍ دوٚپ أمۍ سٕے کٔرِو کال تہٕ یہِ چھُ نَفَر تہٕ اَصٕل یہِ چھُ ریٹ تہِ ہٮ۪وان اَصٕل حظ

تُہۍ ؤنِو حظ ریٹ کیٛاہ چھِ اَسہِ حظ چھِ دَ دٔستی گژھُن تہٕ بہٕ وَنہٕ گَرِکٮ۪ن تہٕ پَتہٕ کَرو أسۍ فون تہٕ ٲٹھ ساس حظ یہِ حظ چھِ تیز ریٹ تھٔومٕژ تۄہہِ صحیح توتہِ حظ چھِ واریاہ ٲٹھ ساس حظ چھِ زیادٕ تہٕ گژھان کم أسۍ کَرو نہٕ حظ یَتھ ریٹ مُقرَر تہٕ بہٕ وَنہٕ گَرِکٮ۪ن حظ تَمے حساب تِم کَرَن پَتہٕ تِم وَنَن مےٚ کَر گژھو أسۍ نہَ وۅنۍ کہِ حظ بیٚیِس جایہِ تُہۍ ییٚتہِ حظ چھِ ہَمسایہِ دٲری تہٕ وۅنۍ کیٛاہ کَرو بیٚیِس حظ فون ییٚلہِ مےٚ بیٚیِس آسہِ ہے فون کَرُن تیٚلہِ کَتہِ کَرٕ ہا بہٕ تۄہہِ فون تھوڑا کٔرِو حظ بیٚیہِ کَم ساڑ سَتھ ہَتھ تہِ چھِ وایاہ گژھان ساڑ سَتھ ساس اَہَن حظ دٔستی چھِ گژھُن بہٕ کَر نہٕ حظ ژیٖرۍ تۄہہِ فون أسۍ کَرو مَشوَر تہٕ یہِ کَر گژھُن چھُ صُبَحس یا کٲلۍکٮ۪تھ زٕ ترٛےٚ دۄہ بَس یِمَن دۄن ترٛٮ۪ن دۄہَن منٛز چھُ گژھُن کیٛاہ سَتھ ساس حظ چھِ ٹھیٖک گرِکٮ۪ن نہٕ حظ وُنہِ کتہِ کَر بہٕ مولوٗم ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ وَلہٕ حظ بہٕ حظ کَرو تۄہہِ تتہِٕ پٮ۪ٹھٕ ٹھیٖک وَلہٕ حظ بہٕ حظ کَرہو ژیٖرۍ تۄہہِ فون حظ بہٕ کَرٕ گَرکٮ۪ن سۭتۍ کَتھ چھُنہٕ حظ ٹھیٖک